نٮ۪چُرَل رِسورسِز یِم چھِ تِمو منٛز اَگر ہیٚکو وَنٲیِتھ بہٕ جہلِم تھرٛوٗ چھُ اَسہِ آب مِلان جہلِم یُس چھُ جہلِم یَتھ وَنان چھِ یہِ چھُ اَکھ دٔریاب اَمہِ تھرٛوٗ چھُ اَسہِ آب مِلان فارٮ۪سٹٕز چھِنہٕ زیادٕ یَتھ منٛز سرینَگرَس منٛز کیٚنٛہہ سورسُز آف واٹر یُس چھُ سُہ چھُ جہلمی چھُ سورسِز آف واٹر مگر اَکھ چیٖز یُس بہٕ ہٮ۪کہٕ ییٚتٮ۪ن یَژھٕ وَنُن کہِ مُنسِپٕل کارپوریشَن یُس وٕنکٮ۪ن کٲم چھِ کَران عَلاقہٕ کٕلیٖن کَرنَس منٛز سُہ چھُ اَکھ تعریٖف تَتھ منٛز ہٮ۪کہٕ بہٕ تٲریٖف تِہِنٛز کٔرِتھ صُبحس چھےٚ نَو بَجان گٲڑۍ چھےٚ یِوان کہِ سُن لو بَیا سُن لو بابی سُن لو ماما جی یِتھَے کٔنۍ چھُ آسان ساوُنٛڈ چَلان کہِ مطلب پَنُن ژھۄٹھ ژھٕنِو سَا یَتھ ژھۄٹھ گاڑٮ۪ن منٛز دٲرِتھ تَمہِ پَتہٕ چھُ ہر کانٛہہ پَنٛنہِ پَنٛنہِ گَرٕ مَنٛز نیران تہٕ تَتھ ژھۄٹہٕ گاڑٮ۪ن منٛز یُس اَتھ ژھۄٹھ یہِ گاربیج چھِ جمع کَران تَتھ منٛز چھِ ژھۄٹھ ژھٕنان دٲرِتھ سُہ چھُ سٹیٚپ چھَس بہٕ اٮ۪پرِشِیٹ کَران کہِ تَمہِ سۭتۍ روٗد سرینَگَر سِٹی وارِیاہ زیادٕ کٕلیٖن وۄنۍ گوٚو پٔلوٗشَن چھُ وارِیاہ زیادٕ کیٛازکہِ گاڑِ چھےٚ پَکان وارِیاہ زیادٕ وارِیاہ زیادٕ موٗمٮ۪نٛٹ چھےٚ گَژھان یا اِنڈَسٹِرٛل ایریا یعنی کارخانی اِدارٕ یِم چھِ تِم چھِ زیادٕ سرینگر سِٹی منٛزٕے ییٚمہِ ذٔریعہٕ یِم تَتہِ دُہ چھِ نیران تمہِ ذٔریعہٕ چھُ سُہ پوٚلیوٗشَن پوٚلیوٗٹ کَران سُہ چھُ اَکھ مطلب چَلینجِنٛگ فیس ییٚتٮ۪ن أسۍ وَنو أسۍ بیٚیہِ بیٛاکھ چیٖز چھُ یہِ سَراوڈِنٛگ ییٖژاہ ہایجیٖنَس منٛز گٔے یِہٲے فرق کہِ کِلیٖننٮ۪س آیہِ وارِیاہ زیادٕ مُنسپٕل جایہِ ڈِسٹرک مُنسِپل کانسٹینسلی چھِ کران کٕلیٖنِنٛگ چھِ کَران گاربیجس بِن چھِ تِمن ڈسٹبِن چھِکھ ہر کُنہِ جایہِ لٲگمٕتۍ سُہ چھُ اکھ وارِیاہ مطلب تعریٖف شُدا یَتھ أسۍ وَنو